بہٕ چھُس یَژھان پننِس عَلاقَس منٛز نوٚو بِزنیٚس سِٹارٹ کَرٕنۍ مِل ٲں مِلِک ڈیری مِلِک ٲں کیٛازِکہِ اگر أسۍ یہِ وُچھو کہِ پرٛیٚتھ کٲنٛسہِ گھَرَس چھِ وۄنۍ دۄدھٕچۍ پیداوار گٔمٕژ کَم سٲنِس علاقَس منٛز کیٛازِکہِ ہَر کانٛہہ گَھرٕ چھُنہٕ وۄنۍ یَژھان گٲو رَچھِنۍ کِہیٖنۍ کہِ تہٕ ییٚلہِ نہٕ گٲو رَچھَکھ تہٕ دۄدھٕچۍ پیداوار گٔے کَم اگر ییٚتہِ دۄدھ مِلِک ٲں مِلِک ڈیری ٲں کا بِزنیٚس گژھہِ سٹارٹ تمہِ سۭتۍ یی اسہِ واریاہ فٲیدٕ علاقَس کیٛازِکہِ ییٚتہِ چھُنہٕ دۄدھ ایٚولیبٕلٕے آسان کُنہِ تہِ جایہِ مَیسرٕے چھُنہٕ گژھان دۄدھ اسہِ کُنہِ جایہِ کیٛازِ کہِ یِژۍ بٲرۍ یہِ مِلِک ڈیری بِزنیٚس ییٚتہِ سِٹارٹ گژھہِ اَمہِ سۭتۍ گژھہِ اسہِ دۄدھ ایٚولیبٕل پرٛیٚتھ کٲنٛسہِ سٕنٛز گھرٕ سٕنٛز مُشکِلات گژھہِ حل اوا اَمہِ کِنۍ کہِ پرٛیٚتھ کٲنٛسہِ گھرَس ییٚلہِ مُشکِلات حل گٔے تَمے سۭتۍ ہیٚکہِ یُس یہِ اَکھ بِزنیٚس کَرِ مِلِک ڈیری ہنٛز بِزنیٚس کَرِ استعمال أمِس یی اِکانمی گژھہِ أمۍ سٕنٛز قُدرٔتی گرٛو یِژۍ بٲرۍ پرٛیٚتھ کٲنٛسہِ ہنٛز دۄدھٕچۍ پَے ٲں دۄدھہٕ دۄدھ ہُریاو دۄدھٕچۍ پیداوار ہُریاے پرٛیٚتھ کٲنٛسہِ گوٚو دۄدھ ایٚولیبٕل قُدرٔتی کَتھ حظ چھِ یِژۍ بٲرۍ دۄدھ گوٚو ایٚولیبٕل یِٔمۍ بِزنیٚس چھِ سٹارٹ کٔرمٕژ گوٚو تٔمِس گٔے تٔمِس نِش سُہ کَرِ سُہ زیادٕ کوٗشِش دۄدھٕچۍ پیداوار بَڑھاونٕچۍ یِژۍ بٲرۍ تٔمۍ دۄدھٕچۍ پیداوار بڑھٲے تٔمِس نِش آیہِ پونٛسہٕ زیادٕ اِکانمی یہِ ہیٚکہِ سٲنۍ اِکانمی منٛز واریاہ گرٛوتھ گٔژھِتھ سٲنۍ اِکانمی واریاہ دَکہٕ برٛۄنٛہہ کُن کٔرِتھ أمۍ أسۍ دوٚیِم دوٚیِم بِزنیٚس ہیٚکہِ یہِ سٹارٹ سٲنِس علاقَس منٛز گژھٕتھ بہٕ چھُس ٲں یا بہٕ چھُس یَژھان کہِ یہِ بِزنیٚس تہِ سٹارٹ کَرُن میٖٹ شاپ چھُ سٲنِس یَتھ حَلقَس منٛز کانٛہہ تہِ میٖٹ شاپ یِژۍ بٲرۍ میٖٹ شاپ یُس لوٗکَن ہنٛز تَمام مُشکِلات گَژھَن آسان تمہِ سۭتۍ تہِ ہیٚکہِ اِکانمی گرٛو گٔژھِتھ یِژۍ بٲرۍ اِکانمی گرٛو گٔے دۄدھ بنیٛاو یہِ دۄدھ تہِ بَنیٛاو ماز بنیٛاو پرٛیٚتھ اَمہِ اِتھ اِتھوَیٚیو چیٖزو کارو سۭتۍ چھِ گژھان اِکانمی گرٛو